أسۍ چھِ تُہۍ چھِو حظ ٹَرٕول ایٚجنسی پٮ۪ٹھ اَسہِ حظ اوس اِتھ کٔنۍ کیب کٔرمہٕ اَسہِ اوس گَژھُن اَسہِ ہَسا تُلۍ تٔم ترٲیِنۍ پَننس یَتھ پٮ۪ٹھ وَنہِ ییٛلہِ أسۍ گژھُن اوس بیٚیہِ کُنہِ جایہِ یہِ ہَسا یہِ چھُ ڈریور چھُ یہِ نَسا ووت اَسہِ ٹایمس پٮ۪ٹھ تَتس کِہیٖنۍ تہٕ أمسا أمِس ہَسا کرے اَسہِ وارِیاہ فون وارِیاہ فون کٔرۍ أمس اَسہِ کٔرۍ اَسہِ أمۍ ہَسا تُل نہٕ کٔہٕنۍ تہِ فون بیٚیہِ ہَسا ٲسۍ أمِس پیاران یہِ آو نہٕ اَسہِ کِہیٖنٛۍ تہٕ وارِیاہ فون کٔرِتھ تہِ آو نہٕ یہِ کِہیٖنۍ اَسہِ حظ ووت وارِیاہ ٹایم پیاران وَنہِ چھِ أسۍ یُس اَسہِ ٹَروٕل ایٚجنسی چھِ أسۍ ہَسا چھِ وَنان أمۍ سٕنٛدِس بارَس منٛز یِتھ یِم گَژھن نہٕ ڈرایور تھاوٕنۍ کِہیٖنٛۍ یُس نہٕ وَقتس پٮ۪ٹھ واتہِ وَقتس پٮ۪ٹھ نہٕ فون تُلہِ تِکیٛازِ کٲنٛسہِ چھِ کانٛہہ پرابلِم چھِ آسان کیٚنٛہہ چھُ آسان تہٕ تَمہِ خٲطرٕ اگرنٕے ڈرایور مشکِلات چھِ یِتھ کٔنۍ گژھان تہٕ اَمہِ خٲطرٕ ہَسا چھُ یہِ یُس یِمن ہٕنٛز کمپٕلین کَران یہِ ڈرایور ہَسا گَژھِ یُن یِمن ہَسا گَژھِ وٕچھُن کر وٕچھِتھ کٔرِتھ گَژھِ حظ گَژھِ تھاوُن یِتھ ڈرایور ہسا گَژھن نہٕ نَتہٕ تھاوٕنۍ کِہیٖنۍ یِم وقتس پٮ۪ٹھ دۄکھٕ دینۍ یِم وقتس پٮ۪تھ نہٕ فون تُلن نہٕ کِہیٖنۍ یہِ وقتس پٮ۪ٹھ یِنۍ کِہیٖنۍ یہِ چھِ سٲنۍ گُزٲرِش ٹروٕل ایٚجنسی یِمن ڈرایورن ہسا گَژھِ تہِ ما تٔمۍ گَژھن ڈرایور تھاوٕںۍ یِم ہَسا پننٕۍ اَصٕل پٲٹھۍ پننٕۍ ڈیوٹی نِباون